السَلامُ علیکُم بَرادر ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ اَہن حظ اَصٕل پٲٹھۍ یہِ چَھ حظ یہِ شاہ برٮ۪دٲرٕس تُہۍ چھُو نَہ حظ یِم فریوٹ بۄکٕس کٕنان أسۍ حظ چھِ عالم گنج پٮ۪ٹھ آ یہِ چھا حظ ایٚولیبٕل سٲری اَسہِ حظ اوس زٕ نمبر رول بَرُن ٹھیٖک اَرٕتٕرٛہ رۄپیہِ حظ تُہۍ ؤنتو مےٚ یہِ رول یُس صاف سُہ تہِ گَژھِ أتھۍ منٛز تی حظ یہِ یہِ حظ برنہٕ وِزِ مَہ چھِ تَتھ تِم سایڈ وایڈ نیران کنہٕ نہ مےٚ حظ آسن پیٖسس زٕ ہتھ ضرورَت لگ بگ نَہ حظ بہٕ چھُس پانہٕ گَژھان حظ ڈیوٹی نَہ تُہۍ ؤنِو مےٚ ڈیٚلِور ہیٚکوا تُہۍ کٔرِتھ سُے چھُ سُے چھُ حظ آ سُہ چھِ پیی سُہ چھُ پیی یہِ ؤنتو مےٚ یِم باقٕے تَتھ سامان لگہِ حظ ٹیپ رول مارکر اخبار اخبارس کیٛاہ چھُ پرایس حظ فُل بُہٕرۍ نَہ وۄنۍ اگر حظ سَمان وَمان کیٚنٛہہ مطلب علاوٕ اوس اَسہِ نِمُت سُہ گَژھِ پتہٕ رِٹٲرٕنۍ وٕچھُو حظ وٕنکٮ۪ن چھَو پانس تہِ پیی یورٕ کۭتاہ ڈیٖلر چھِ تیٚلہِ تہِ ووٚتُس بہٕ تۄہے نِش وۄنۍ گَژھِ اَتٮ۪ن قدٕر گَژھٕنۍ حظ بہٕ تۄہہِ وَٹٕس اٮ۪پس پٮ۪ٹھ ایٚڈرس تٔرٲیِتھ صُبحن کٔرزیٚو تُہۍ اوڑ دَہ کاہہ بجے آرام سان ییٚمہِ ساتہٕ تۄہہِ خۄش گَژھو پَگاہ دۄہس منٛز کٔرزِ ڈیٚلِور چَلو ٹھیٖک حظ چھُ